ڈِسٹرک گاندربَلَس منٛز آسہٕ اَمہِ برونٹھ لوکل گاڈِ واریاہ بَسٕز آسہٕ یا مِنی بَسٕز آسہٕ لۄکٔچہِ گاڈِ آسہٕ یا آٹوٗوٕز ٲسۍ پیٹرول آٹوٗ ٲسۍ یا لوڈ کیریر ٲسۍ یا سوموٗ سوموٗ سٔرروِس ٲسۍ مَگر پرابلِم ٲسۍ یہِ کہِ تِم ٲسۍ مین مین روٗٹن پَکان تِم ٲسۍ مین مین جاین گژھان مین مین تَحصیٖلَن منٛز گژھان مین مین جاین گژھان مطلب یَپٲرۍ نیشنل ہاے ویز ٲسۍ یا لِنک روڈٕس ٲسۍ مَگر تِم فارفٔلنگ ایریاز ٲسۍ یوکُن نہٕ ٹرانَسپوٹ ایویلیبٕل اوس کیٚنہہ کِہینۍ نہٕ تٔمۍ وجہہ سۭتۍ آز ہسا آیہِ آٹوٗ رِکشاز یعنے کہِ بیٹری آٹوٗ آیہِ تِم ہسا چھِ تِمن جاین واتان یوتن نہٕ لوکَل ٹرانَسپوٹ یعنے بَس چھِ یوکُن نہٕ بَس چھِ واتان کِہینۍ نہٕ سوموٗ چھُ واتان کِہینۍ تٔمۍ ہسا تٔمۍ سۭتۍ ہسا آو واریاہ فٲیدٕ لوٗکن تاکہِ تِہُند اوتانۍ ٲسۍ تِم پیدٔل گژھان پَنٕنہِ گرِ پٮ۪ٹھ تِمن آسہِ ہا بازر واتُن یا مین گاندربل مارکیٹ آسیکھ گژھُن یا بیٚیہِ کُنہِ جایہِ آسیکھ گژھُن یا کُنہِ جایہِ آسیکھ سالس والَس گژھُن تٔمۍ وجہہ سۭتۍ ٲسۍ تِمن واریاہ پرابلِم گژھان گر یِتھُے یِتھُے یِم آٹوٗ بیٹری آٹوٗ آیہِ اکھ ٲسۍ اکھ اوس یِمن اٮ۪کٕسپینڈِچر تہِ واریاہ کَم کِراے ٲسۍ واریاہ کَم آسان بیٚیہِ یِم ٲسۍ ہر کُنہِ جایہِ واتان یعنے کہِ یِم ٲسۍ شاٹ ڈِسٹنسٕز ایٖزلی کَور ہٮ۪کان کٔرِتھ زٕ ژور کِلومیٖٹر ٲسۍ یِم اَصٕل پٲٹھۍ ہٮ۪کان کَور کٔرِتھ دٔیِم چیٖز یہِ اوس واریاہ سَستہٕ آسان اَمہِ سۭتۍ ہسا آیہِ لُکن منٛز واریاہ آرام واریاہ آرام ووت اَمہِ سۭتۍ لُکن منٛز یا یِتھے کٔنۍ ٹرانَسپوٹ اوتانۍ ٲسۍ اَسہِ بَسہٕ آسان پَکان یا مِنی بَسہٕ آسہٕ پَکان یا سوٗمو سٔروِس پَکان تِم ٲسۍ واریاہ فاسٹ تِم ٲسۍ مطلب تِہندِ تَمہِ سۭتۍ گوٚو اَسہِ تَمہِ سۭتۍ اوس واریاہ سَفر ایٖزی گژھان مَگر سُہ وس تھوڑا درٛوٚگ گژھان باقین لوٗکن خٲطرٕ